اَلسَلامُ عَلیکُم وَرحمَتہ اللہِ وَبَرَکاتہ آز وَںو بہٕ تۄہہِ بہٕ کیاہ چھُس سونٛچان یُس یہِ اِنونٛٹیشَن پرایویٹ کلاس چھُ یِوان مطلب ٹیوٗشَن پرووایڈ کَرنہٕ اَتھ بارَس منٛز کیاہ چھُس بہٕ سونٛچان اَتھ بارَس منٛز چھُس بہٕ سونٛچان زِ یہِ چھِ واریاہ اَصل تِکیازِ سکوٗل پؠٹھ چھُ آسان اِنسان آمُت تمہِ پَتہٕ چھِ مطلب سکوٗل پؠٹھ چھُ یِوان ترٛےٚ بَجے ماینڈ چھِ آسان ماینٛڈس منٛز چھِ آسان کِینٛہہ کَنسؠپٹ بیٚیہِ کُنہِ سکوٗلس پؠٹھ تمہِ پَتہٕ چھُ اِنسان رؠسٹ کَران تھَکاوٹ چھنہٕ آسان کہیٖنۍ تمہِ پتہٕ مایٔنڈس منٛز چھُ آسان اِشوٗ مطلب کَنسؠپٹ چھُ آسان تمہِ پَتہٕ یِتھُے پرایویٹ سکوٗل مطلب کوچِنگ چھ کَران اِوننٛگ ٹایمس منٛز سُہ چھُ واریاہ تِکیازِ یِم ڈاوُٹ چھ آسان سکوٗلس منٛز روٗدمٕتۍ تِم چھ گژھان کلیر پَتہٕ تَتہِ تمہِ سۭتۍ چھُ سٹوڈنٹس یہِ ریٖڈِنگ ہُند یہِ چھِ آسان کَنسؠپٹ سُہ چھِ گژھان سورُے کلیر پَتہٕ یہِ چھُ بہتر یمہِ سۭتۍ چھُ واریاہ اؠکسٹرا سُہ اؠکسٹرا ریٖڈِنگ تہِ گژھان اؠکسٹرا سٹیڈیٖز تہِ چھ اِنسان اؠکسٹرا ایجُکیشن تہ چھ حٲصِل کَران واریاہ زیادٕ بیٚیہِ چھ اؠنجاے کَران اِنسان تِکیازِ تمہِ پَتہٕ چھِ بے کارٕے آسان گرِ بور گژھان اور سکوٗل پؠٹھ یِوان تمہِ پتہٕ چھِ آرام رسا اکھ تراوان کینٛہہ آسہِ کھؠون چؠون سُہ چھِ مۄکلاوان تہٕ تمہِ پَتہٕ چھ گژھان اِنسان تور ٹایم تہِ چھ نیران پَنُن بیٚیہِ چھ دِل تہِ لَگان تِتھ پٲٹھۍ چھُ یِوان مَزٕ پَرنس امہِ باوٚوجوٗد چھُ صبحٲے تہِ چھ گژھان آسان صُبحٲے تہِ چھ گژھُن سُہ تہِ چھُ واریاہ اَصل روزان تہٕ یہِ چھُ روزان واریاہ اَصل کیازِ سکوٗل پؠٹھ چھُ اورٕ یِوان اورٕ چھ اِنسان پَتہٕ گرِ چھُنہٕ یِوان زیادٕ پَرنہٕ کینٛہہ گرِ چھنہٕ تِکیازِ آز چھُنہٕ تِیُتھ ماحول کہیٖنۍ موبایل فون چھُ آسان سُہ چھُ انسان گژھان ماینڈ چھُ گژھان ڈِسٹٲرب ہور یور ٹایم گژھان ضایعہ اور چھ یِوان اِنسان ڈارؠکٹ چھِ گژھان کوچِنگ تمہِ پَتہٕ چھ پٮ۪وان اورٕ یِتھُے واپَس یِوان پَتہٕ اَگر اِنسان گرِ بیٚہہ تہِ پَتہٕ چھُ اِنسانس ہورٕ چھِ آسان کَنسؠپٹ کلیر گٔمٕتۍ پَتہٕ اَگر نہٕ پَرِ تہِ کہیٖنۍ پَتہٕ چھُ صُبحٲے بیٚیہِ سکوٗل گَژھُن تَتہِ چھ گَژھان واریاہ ڈاوُٹ پتہٕ پانَے کلیر میٲنۍ اوپیٖنِیَن چھِ ونان میٲنۍ راے چھ یہِ وَنان بہٕ چھُس سونچان اَتھ بارس منز یہِ چھِ بہتر اگر یہِ کنٹنوٗ روزِ یہِ چھِ ٹھیٖک تہٕ اؠکسٹرا نالیج تہِ چھِ گژھان گین امہِ باوٚوجٗود مےٚ اوس رِلیٹِو اَکھ سُہ اوس گژھان اِونٛنگ ٹایمہٕ سُہ اوس گژھان ساڈٕ پانٛژھ کوچِنگ اورٕ اوس یِوان ساڈٕ سَتھ واپس تہٕ تٔمۍ ووٚن مےٚ پَتہٕ دوٚپُن یہِ چھِ بہتر روزان تمہِ پَتہٕ کۆر مےٚ پانہٕ تہِ ایکٕس اوبزٲرٕو بہٕ گوس پانہٕ تہِ رٔٹۍ مےٚ کلاس بہٕ چھُس آز تہِ گژھان مےٚ چھِ باسان یہِ چھِ بہتر یہِ چھِ میٲنۍ اوپیٖنِیَن وَنان فِٹ اَصل یہِ اِوننٛگ یہِ چھنہٕ یَلہٕ تراوُن کینٛہہ تہِ یہِ چھِ بہتر روزان یہِ گژھِ کَنٹنیوٗ روزُن اَگر یہِ کَنٹنیوٗ روزِ تہٕ اؠجُکیشَن واتہِ برونٛہہ کشمیٖر ہٕنٛدۍ لوٗکھ یِم چھِ أمۍ کَرَن واریاہ اَصل تَرقی بیٚیہِ روزن نہٕ بؠکار کینٛہہ